اہن حظ آ یِم زَن یۄس یہِ ہِسٹرٛی چھِ آسان سکوٗلَن منٛز اَتہِ چھِ أسۍ واریاہ زیادٕ ہیٚچھان مےٚ چھُ وُنہِ تہ یاد ٲں ییٚلہِ اَکھ سکوٗل اوس تَتھ ٲسۍ أسۍ وَنان یتھٔے کٲٹھۍ سُہ اوس بایِز ہاے س بایِز مِڈل سکوٗل اوس سُہ ییٚتی بانٛڈی پور ناتھ پوٗر علاقَس مَنٛز تہٕ تَتہٕ ٲسۍ واریاہ زیادٕ اصٕل پَرناوان سُہ چھُ مےٚ اصٕل پٲٹھۍ سُہ اِویٚنٛٹ یاد تَتہِ کیٛاہ ٲسۍ أسۍ اسہِ ٲسۍ تَمہِ مَزٕ سان پیارٕ سان پَرناوان تَتہِ واریاہ زیادٕ ٲسۍ پیار محبتہٕ سان پَرناوان آز چھُ یَتھ منٛز چھِ ڈِفریٚنس یہِ زِ آز یُس تہِ کیٚنٛہہ پَرناوان چھُ یا لیٚکھناوان چھُ سُہ چھُ واریاہ زیادٕ ڈِفریٚنٛٹ برٛۄنٛہہ ٲسۍ اصٕل پٲٹھۍ پَرناوان مگر برٛۄنٛہہ اوس نہٕ زیادٕ علم کِہیٖنۍ آز یُس تہِ ییٚلہِ تہِ زَن اسہِ کانٛہہ ٹیٖچَر کانٛہہ اُستاد چھُ پَرناوان سُہ چھُ تَتھ منٛز چھِ واریاہ زیادٕ ڈِفریٚنٕس برٛۄنٛہہ ٲسۍ یتھٔے کٲٹھۍ بِچٲرۍ آسان اُستاد لٔگۍ مِتۍ تِمَن اوس نہٕ خاص علِم آسان کِہیٖنۍ یِم زَن أزِکۍ اُستاد چھِ تِمَن چھُ واریاہ زیادٕ علِم مگر پیار چھُکھ نہٕ اَنٛدَر زیادٕ کِہیٖنۍ بیٚیہ چھُ اَکہِ دۄہ اوس ییٚلہِ اسہِ اَکھ میڈَم ٲس تٔمِس اوس ناو خدیجہ جی یُتھُے سۄ رِٹایَر گٔے سُہ چھِ مےٚ وُنہِ تہ سُہ ایٚپِسوڈ یاد سُہ چھُ مےٚ وُنہِ تہِ دیٚماغَس منٛز یِوان زِ تَمہِ دۄہ کوٗتاہ چھُ اسہِ ووٚدمُت سُہ تہِ روٗز اَکھ ہِسٹارِکَل اِویٚنٛٹ روٗز سۄ سٲنِس سکوٗلَس منٛز بیٚیہِ چھُ واریاہ زیادٕ اصٕل پٲٹھۍ ٲسۍ تِم پَرناوان بیٚیہِ چھِ یِہٲے میٛٲنۍ سونٛچ زِ سکوٗلَن منٛز چھِ اصٕل پٲٹھۍ ہیٚچھناوان پَرناوان اصٕل کیٛاہ گوٚو غلط کیٛاہ گوٚو بیٚیہِ چھُ اِنڈیا ہَس منٛز تہٕ واریاہ زیادٕ اکھ ہِسٹارِکَل اِویٚنٛٹ یِوان اصٕل پٲٹھۍ مناونہٕ ییٚلہِ اِنڈِپیٚنڈیٚنٕس ڈے چھُ مناوان سُہ تہِ چھُ سکوٗلَن منٛز ہیٚچھناوان سُہ کِتھ کٲٹھۍ مَنٲیِو تُہۍ